أسۍ حظ چھِ ییٚلہِ کُلۍ چھِ یِوان یَپٲرۍ کٕنٕنۍ گامَن منٛز أسۍ چھِ پَتہٕ کُلۍ ہٮ۪وان تِم چھِ آسان جنٛگلی پَتہٕ چھِ أسۍ تِم وَوان پَتہٕ چھِ ییٚلہِ تِم موٚٹۍ ہٮ۪لدی گژھان کُلۍ پَتہٕ چھِ أسۍ تِمَن پَتہٕ چھِ أسۍ پٮ۪ٹھٕ تَتھ سُہ ژٹان أڑ ہن ترٛاوان چھِ أسۍ اَرٕ سُہ چھِ ترٛاوَان أسۍ مارچَس منٛز پَتہٕ ییٚلہِ اَرٕ ترٛاو پَتہٕ چھِ تَتھ لگَان پٲنٛژھ ٲٹھ ؤری کَران چھِس اَرٕ ترٛاوَان چھِ پٮ۪تہ پٮ۪وَان نٮ۪بٕرۍ کِنۍ تَتھ رَب کَرٕنۍ موم جام کَرُن پَتہٕ ییٚلہِ سے کُل چھُ گژھان بوٚڈ بوٚڈ بوٚڈ بوٚڈ سُہ چھُ پتہٕ پٲنٛژھِ ٲٹھِ وٕہٕرۍ اگر سُہ جنٛگلی آسِہ تہٕ أسۍ چھِ تَتھ ترٛاوَان کُلوٗ پایونٛد أسۍ چھِ تَتھ ترٛاوَان بَدَل کینٛہہ وَیرایٹی پایونٛد یُس نوٚو نوٚو آسِہ یُس یَتھ ریٹ آسِہ یَتھ ژوٗنٛٹھِس ریٹ آسہِ تَمی ژوٗنٛٹھیُٚک چھِس ترٛاوان پایونٛد پَتہٕ ییٚلہِ أسۍ پایونٛد وایونٛد ترٛاوَو پَتہٕ چھِ أسۍ ٲٹھَن ؤریَن پٮ۪وان تَتھ بیٚیہِ کَرٕنۍ محنت کھاد ترٛاوٕنۍ دوا دِنۍ اگر نہٕ سُہ فصٕل دی تہِ دوا چھُ تیٚلہِ تہِ پٮ۪وان دیُٚن دِوان چھِ أسۍ دوا وَوا سورُے چھِ پَتہٕ أسۍ پانٛژھِ ٲٹھِ وٕہٕرۍ سُہ دِوان ہُہ یُس یُس یِس یہِ ویرایٹی آسہِ تَمی حساب چھُ سُہ فصٕل دِوان جلدی کانٛہہ چھُ آسان یِتھ کٲٹھۍ چھِ آسان کانٛہہ کُلوٗ سُہ چھِ دِوان تَمہِ برونٛٹھٕے فصٕل بیٚیہِ چھِ أسۍ ٲلوٕ وَوان ٲلوٕ ییٚلہِ أسۍ وَوان چھِ أسۍ چھِ گۄڈنٮ۪تھ تھَاوان تِم موم جام لِپھاپھَس منٛز یا کُنہِ ٹھیلَس منٛز یوٚتانۍ تَتھ سُہ کوٚٹ نیرِ کوٚٹ درٛاو پَتہٕ چھِ پٮ۪وان اَسہِ تَتھ کھانٛٹ کَرٕنۍ ییٚتٮ۪ن ییٚتٮ۪ن کوٚٹ آسہِ زٕ زٕ کھانٛٹ تہِ چھِ کُنہِ ٲلوِ گَژھان ترےٚ ترےٚ کھانٛٹ تہِ چھِ کُنہِ ٲلوِ گَژھان مۄکلاوان چھِ أسۍ کھانٛٹ وانٛٹ کَرٕنۍ تہٕ نِوان چھِ أسۍ باغس منٛز پَتہٕ چھِ أسۍ باغ یہِ کھَنان زٔمیٖن ؤمیٖن اَصٕل پٲٹھۍ بوجَر ووجَر ترٛاوان پَتہٕ چھِ أسۍ کانٛہہ وَوان چھُ نالٮ۪ن کانٛہہ چھُ وَوان یہِ ہُتھ کٲٹھۍ یِتھٕے کٲٹھۍ ٹوٚنٛگرِ سۭتی پَتہٕ ییٚلہِ أسۍ وَوان وَوان چھِ پَتہٕ چھِ أسۍ پٮ۪وان اَکھ چھُ وَ اَکھ چھُ ترٛاوان بیٛاکھ چھُ وَوان مۄکلاوان چھِ پَتہٕ چھِ أسۍ تَتھ تہِ پٮ۪وان ییٚلہِ پَتہٕ ؤیِتھ مۄکلٲیِتھ پٮ۪وان چھِس پٮ۪ٹھٕ بیٚیہِ بوجِر کھاد چھُ کانٛہہ ترٛاوان کانٛہہ چھُ گُہہ ترٛاوان ترٛاوان چھِ گُہہ وُہہ مۄکلاوان چھِ گُہہ وُہ ترٛٲیِتھ پَتہٕ چھِ تَتھ کوٚٹ ییٚلہِ پَتہٕ سُہ کھَسٕنۍ ہیٚژِ زٮ۪وٕنۍ ییٚلہٕ سۄ زٮ۪وان چھ سۄ تَتھ چھُ کھسان پَتہٕ پٮ۪ٹھ کُن پٕژُن پَتہٕ ییٚلہِ تَتھ تہِ پَتہٕ چھِ پٮ۪وان تَتھ تہِ میٚژ ویٚژ کھالٕنۍ کَرٕنۍ چھِ پٮ۪وان تَتھ تہِ محنت یوٚتام پَتہٕ نیرنُک موقعہٕ پَتہٕ چھِ ٲلوٕ تہِ پنٛنہِ گَرِ آسان بیٚیہِ چھِ أسۍ تَمہِ علاو وَوان